أسۍ چھِ کَران پَنُن کیٚرٮ۪کٹَر دٮ۪ولَپ پَنٛنہِ دیٖنہٕ حِساب ییٚمہِ حِساب اَسہِ پَنُن دیٖن چھِ وَنان أسۍ چھِ تَمی حِساب پَنُن کیٚرٮ۪کٹَر ڈٮ۪ولپ کَران ییٚمہِ حِساب اَسہِ سوسایٹی ہیٚچھناوان چھُ تَمہِ حِساب سون کیٚرٮ۪کٹَر گژھان ڈٮ۪ولَپ تہٕ کانٛہہ سٕپیٚسِفِک پرٛوسیٚس چھِنہٕ اَسہِ آسان اَتھ یہِ کِرٛیٹ کَرںہٕ خٲطرٕ کینٛہہ تہٕ نہ چھُ اَسہِ کاںٛہہ کانٛہہ چیٖز آسان تہٕ یَتھ پٮ۪ٹھ أسۍ یہِ لیٚکھان چھُ